تیٛوٗتاہ خاص تہِ چھُنہٕ ییٚتہِ ڈرٛنیٚج سِسٹَم کِہیٖنٛۍ اَگرے تھوڑا تہِ بُک چھِ یِوان کیٚنٛہہ آ روٗد ووٗد چھُ پٮ۪وان ییٚتہِ چھِ جلدی ڈرٮ۪نَن تھوٚپ گژھان تہٕ تٮُ۪تھ چھُنہٕ ڈرٛنیج سِسٹَم کِہیٖنٛۍ اَسہِ پَزَن یہِ کِتھٕ کٔنۍ گَژھِ اِمپروٗ گژھُن یہِ گژھِ یِتھٕ کٔنۍ گَژھُن اِمپروٗ کہِ صاف صَفٲیی گَژھِ تھاوٕنۍ اگر لُکَن باسان چھِ کُنہِ جایہِ چھِ ڈرٛین چھِ پَکان اگر اَتھ تھوٚپھ ووٚپھ چھِ اَتھ چھُ کَڈُن اَتھ چھُنہٕ تھاوُن أتی یہِ چھِ تَمہِ سۭتٮ۪ن چھُ ڈرٛنیٚج سِسٹَم خراب گژھان